ہیٚلو اَلسلام علیکُم ٹھیٖک پٲٹھۍ چھُو حظ ہیٚلو آ آ شکر رۄبَس کُن آ ییٚس ییٚس بہٕ حظ چھُس فوٹوگرٛافر

آچھا ٹھیٖک حظ چھُ تُہۍ ڈیٹ کیٛاہ حظ ووٚنوٕ تۄہہِ سَتووُہ اَٹھووُہ حظ ٹھیٖک ٹھیٖک ٲں بہٕ چھُس فرٛی تَمہِ دۄہ آ بہٕ چھُس فرٛی روزان کَتہِ چھُو تُہۍ آ آ ٹھیٖک چھُ ٹھیٖک چھُ ویٚڈِنٛگ ڈیٹ چھُ اَٹھووُہ آ ٹھیٖک چھُ اۭں ٹھیٖک چھُ سٲرٕے فَنٛکشَن ٹھیٖک چھُ سُہ کَرو أسۍ ڈِسکَس أسۍ سمکھوٚو اَکہِ دۄیہِ دوٚہۍ تہٕ یِتھ پٲٹھۍ چھُ نارمَلٕے تیٛوٗت ہاے فاے چھُنہٕ کیٚنٛہہ ٹھیٖک چھُ آچھا بیٚیہِ اَمہِ پَتہٕ فَنٛکشَن پَتہٕ تہِ حظ چھُ اہن حظ آ

آ ٹھیٖک آ ٹھیٖک أسۍ حظ چھِ کَران اسہِ کوٚر اَمہِ برٛونٛہہ تہِ اَکھ زٕ فَنٛکشَن تہٕ سٲنۍ فوٹوٗ یِم چھِ صاف حظ اۭں اۭں آ نہ سٲنۍ فوٹوگرٛاف أسۍ چھِ فوٹوٗ تُلان تہٕ پَتہٕ چھِ أسۍ صاف تہِ دِوان یورٔے سُہ چھُ ڈی ایٚس ایٚل آر کیمرا سُہ چھُ ٹھیٖک صاف آسان فوٹوٗ ویٖڈیو تہٕ فوٹوگرٛاف نہ نہ حظ نہ نہ سۄ پرٛابلِم حظ چھَنہٕ کیٚنٛہہ مےٚ حظ چھِ واریاہ فَنٛکشَن کٔرمٕتۍ اَمہِ برٛونٛہہ تہِ حظ فوٹوَس آسہِ نہٕ شِکایت اہن حظ شِکایت آسہِ نہٕ کیٚنٛہہ شِکایت آسہِ نہٕ کیٚنٛہہ نہ وۄنۍ کر حظ سَمکھوٚو أسۍ وۄنۍ کر سَمکھوٚو أسۍ اَدٕ کَرو ڈِسکَس آ جلدی کَرو أسۍ ٲں ٹھیٖک چھُ بَس آ مےٚ روٗد یاد سَتووُہ اَٹھووُہ اَگست تَمہِ دۄہ چھِ فِرٛی أسۍ ٹھیٖک سٲری حظ تۄہہِ آسوٕ نہٕ شِکایت کیٚنٛہہ سٲرٕے کَمپٕلیٖٹ آسہِ سورُے اہن حظ آ سورُے سورُے آسہِ ٹھیٖک شکایت آسہِ نہٕ کیٚنٛہہ مےٚ چھُ تھوڑا چھُس بہٕ وُنہِ بِزی تہٕ بہٕ آسَن وُہمہِ وُہ اَگستہٕ اسہِ چھُ سورُے ایٚولیبٕل چھُ اسہِ سورُے تہٕ وُہ اَگَستہٕ کَرو أسۍ میٖٹِنٛگ آ ادٕ ٹھیٖک چھُ کیٚنٛہہ پَرواے چھُنہٕ وُہمہِ سَمکھوٚو أسۍ اَتی کُپوارِ ٹھیٖک گوٚو آچھا ٹھیٖک حظ چھُ او کے اَلسلام علیکُم